مے اوس زندگی منٛز ساروٕے کھۄتہٕ بوٚڑ اکھ شوق تہٕ بیٚیہِ اوسُم أتھۍ منٛز مُلٲزِم لَگنُک شوق سُہ اوس مے فوجَس منٛز گژھنُک یُس مے انشاء اللّٰہ کامیاب گوو خۄداے سٕنٛدۍ مدتہٕ تہٕ پَننہِ مٮ۪حنتہِ سۭتۍ بہٕ اوسُس لۄکٹہِ پٮ۪ٹھےٕ واریاہ زیادٕ مٮ۪حنَت کَران دَونَس منٛز تہٕ پَننِس صٮ۪حتَس اوسُس واریاہ زیادٕ خیال تھاوان تِکیازِ یُس انسان فوجَس منٛز گَژھِ سُہ گَژِھ آسُن ہَر ہِمیشا تہٕ واریاہ زیادٕ اصٕل صٮ۪حتَس منٛز تہٕ بیٚیہِ گَژھ آسُن تیز یُس یِتھ پٲٹھۍ بہٕ مٮ۪حنَت کٔرِتھ واریاہ پَنُن مُقَد پَنُن مقصد کورُم واریاہ اصٕل پٲٹھۍ حٲصِل تہٕ بیٚیہِ اوس مے آرمی منٛز گَژھنُک لۄکٹہِ پان پٮ۪ٹھےٕ شوق تہٕ یُس مے اِنشاء اللّٰہ گوو پوٗرٕ واریاہ اصٕل پٲٹھۍ تہٕ بیٚیہِ واریاہ جَلدی